وعلیکُم اَسلام اَہَن حظ ٹھیٖک حظ تہٕ اَچھا تہٕ اَگر تُہۍ اَگر تُہۍ ڈل لیک کٔژ چھَو تۄہہِ

اَگر تُہۍ ہوٹَل ہوٹلَس منٛز بہو ٹھیٖک چھا آ أکِس روٗمَس چھِ پٕنٛژٕہ شَتھ رۄپیہِ رینٛٹ روٗم رینٛٹ ٹھیٖک تہٕ تَمہِ پَتہٕ اَگر تُہۍ ہاوُس بوٹَس منٛز بِہو تَتھ آ تتھ چھِ گژھان ساڑ ٲٹھ ساس رۄپیہِ نایٹَس آ بیٚیہِ آ آ آ اَتھ منٛز چھُو تۄہہِ برٛیک فاسٹہٕ برٛیک فاسٹہٕ بیٚیہِ چھُ ڈِنر تَمہِ پَتہٕ اَگر تۄہہِ بیٚیہِ کیٚنٛہہ چھُ تَتھ چھُ اٮ۪کٔسٹرا چارٕجِز مِثال کہِ طور پَر آ سُے گیٹ چھُ یا باقٕے چیٖز چھُ ٹھیٖک چھا ڈیزٲرٹ چھُ کیٚنٛہہ تہِ تَمہِ خٲطرٕ چھُو تۄہہِ پَتہٕ اٮ۪کٔسٹرا چارجِز وۅنۍ اَگر تُہۍ تۄہہِ اَتہِ چھُ اَگر تُہۍ وۄنۍ یتھ منٛز ڈَل لیک اَتھ چھُ باقٕے سایٹہٕ یِوان نِشاط چھُ باقٕے چیٖز باقٕے چیٖز اَتھ اَگر تُہۍ کیٛاہ کٔریو پٔر ڈیٚے کیب چھَو تۄہہِ حَوالہٕ آ ساڑ ژور ساس رۄپیہِ ٹھیٖک چھا سُہ دِیہِ آ نِشاط شالِمار ہا لوکٔلَس اَگر تُہۍ نٔژِیو اَتھ چھُو تۄہہِ پٕنٛژٕہ شَتھ رۄپیہِ ٹھیٖک چھا تَمہِ پَتہٕ کٔرِو تُہۍ کٲم دوٚیمہِ دۄہ تُہۍ نیٖرِیو تُہۍ گٔژھِو گُلمَرٕگ گُلمرگہِ چھُ تۅہہِ پٔر آ پٔر نایِٹ پانٛژھ وَنٛزاہ شَتھ رۅپیہِ پانٛژھ وَنٛزٕے شَتھو منٛز چھُو تۄہہِ یہِ برٛیک فاسٹ ڈِنر تۅہہِ تۅہہِ چھا تَتہِ گُلمَرگ یہِ گَنٛڈولا رایِڈ چھا کَرٕنۍ تہٕ آ اَگر فیز آ اَگر فیز وَنَس گٔژھِو تُہۍ تَتھ چھُ تۄہہِ پٔر پٔر پٔرسَن ساڑ سَتھ ہَتھ رۄپیہِ بَرٕنۍ اَگر فیز ٹُوَس تُہۍ کھٔسِو آ تَتھ چھِ پٕنٛژٕہ شَتھ رۄپیہِ پٔر پٔرسَن مَگر بَچہٕ حظ تِم تَتھ حظ اَ اَگر دَہ وُہُر ہیٚور آسہِ تیٚلہِ چھُ تٔمِس تہِ پیٚے کَرُن فِفٹی پٔرسنٛٹ ہاں ساڑے نو وُہُر سُہ وُچھَوسُہ وُچھَو سُھ وُچھو سُہ کرو کیٚنٛہہ چھُنہٕ پرٛابلَم تہٕ بَچَس چھُ ہاف یہِ فِفٹی پٔرسَنٛٹ ڈِسکاوُنٛٹ آسان

تَتھ چھُنہٕ حظ تَتھ چھُنہٕ حظ تتھ چھُنا تۄہہِ اٮ۪کٔسٹرا دِیُن تیٚلہِ وُچھ حظ اَگر تُہۍ آ مِثال تُہۍ گٔژھو تُہۍ کٔریو کیب بُک پٮ۪ٹھ ہایَر ٹھیٖک چھا تٔمِس چھُ آ سُہ گوٚو زیادٕ بہتر کیٛازِ فونَس پٮ۪ٹھ چھُنہٕ یِوان یِتھٕ کٔنۍ پرٛاپرلی وَننہٕ نہَ ہٮ۪کِو تُہۍ سَمجِتھ اَگر برٛونٛٹھٕ کَنہِ آسہِ بہٕ وَنو تۅہہِ کِتھٕ کٔنۍ کیٛاہ سُہ گوٚو ساروٕے کھۄتہٕ زیادٕ بہتر او کے اَسلام علیکُم